ہیٚلو وعلیکُم سلام آ ؤنِو حظ اَدٕ کینٛہہ نہٕ حظ چھُ نہٕ یُس سٹامَک چھُ نہ حظ امہ خٲطرٕ کھے زیٚو تُہۍ یہِ نیٖرومال اکھ تہٕ بیٚیہِ کھے زیٚو یہِ پیٚنٹاپ تہٕ تمہ سۭتۍ گژھو فرکھ اد حظ ٹھیٖک چھُ